مےٚ ہسا چھِ فیورِٹ سپورٹس کرکٹ تِکیٚازِ و اوسس بچپن پٮ۪ٹھے واریاہ زیادٕ کرکٹ گِندان مےٚ چھُ زبردس شوق کرکٹ گِندنُک تہِ کرکٹ وچھِنُک تہِ یا یا مطلب اسہِ چھِ واریاہ کشیٖرِ منٛز تہِ چھِ اسہِ واریاہ کرکٹر یِم واریاہ زیادٕ فیمس چھِ یا یِم نٮ۪بر چھِ گٔمٕتۍ گِندنہِ چاہے اے پی ایل گِندنہِ گٔے یا رانجی گِندنہِ گٔے یا تتھ منٛز چھِ مثال مٮ۪ون فیورِٹ عمر نضیر چھُ یا منظور پنڈِت چھِ یا پرویز رسول چھُی کینٛہہ گِنے چُنے کرکٹر چھِ تمہِ باوجوٗد تہِ چھِ مطلب یتہِ لوکلی یِم گںدان چھِ واریاہ زیادٕ اصل یِم بیٹسمین تہِ چھِ یا بالر تہِ چھِ یا ایز اے آلرونڈر تہِ چھِ تِم اصل پلیر مےٚ چھُ تُہنٛد واریاہ زیادٕ شوق کران کہ چاہے ٹی ویس پٮ۪ٹھ وچھِ بہٕ یا لایوس منٛز وچھِ بہٕ گراونڈس منٛز یتہِ تہِ میچ چھُ آسان بہٕ چھُس گژھان اصل اصل پلیر گِندنہِ گژھِ تور چھُس بہٕ گژھان تتہِ چھُس بہٕ تِمن سپورٹ کران یا تماشہٕ وچھان تِہنٛز بیٹنگ وچھان یا بالِنگ وچھان مےٚ چھُ واریاہ زیادٕ خۄش کران کرکٹ بہٕ چھُس پانہٕ تہِ واریاہ زیادٕ اصل گِندان کرکٹ تہٕ مےٚ چھُ پانہٕ زبردس شوق بہِ گژھا نٮ۪بر گِندنہِ رانجی گژھا بہٕ گِندنہِ وچھُو بہٕ چھُس کران پانہٕ پریکٹِس مطلب گنٹہٕ اکھ زٕ چھُس بہٕ پٔرڈے کران پریکٹِس پانہٕ أسۍ چھِ یتہِ آسان گِندان پانہٕ وٲن چھِ أسۍ گِندان اکھ اکِس سۭتۍ کرکٹ مےٚ چھُ مزٕ لگان واریاہ زیادٕ اصل کرکٹ چھُ واریاہ زیادٕ اصل اتھ چھُ لگاو زبردس مزٕ کرکٹس تِکیٚازِ امہِ سۭتۍ چھُ انسان ٹھیٖک تہِ روزان ضروری گژھتھ کانٛہہ نہ تہٕ کانٛہہ سپورٹس گیم آسٕنۍ تمِ سۭتۍ چھُ انسان ہیلتھی تہِ روزان مگر مےٚ چھُ واریاہ زیادٕ کرکٹ خطرناکھ شوق کران کرکٹس منٛز چھُ الگۓ مزٕ لگان تِکیٚازِ امہِ سۭتۍ چھُ اِنسان ہیچھان تہِ واریاہ زیادٕ یا مینٹلی تہِ چھُ انسان روزان ٹھیٖک بییٚہٕ چھُ یتہِ کشمیٖرس منٛز زیادٕ کرکٹکی فین تِکیٚازِ کرکٹ چھُ یتہِ گندان تہِ واریاہ زیادٕ تہٕ وچھان تہِ چھِ واریاہ زیادٕ یتہِ کرکٹٔی زیادٕ چھُ ییٚتہِ پاپُلر کرکٹٕے سپوٹسو منٛز تاوے چھُ یتہِ سارنٕے لۄکٹہِ پٮ۪ٹھ بٔڑۍ چھِ یتہِ سارنٕے گژھان کرکٹے خۄش تہٕ بہِ توے گِندان کرکٹ بییٚہِ چھِ أسۍ ییٚتہِ کشمیٖرٕکۍ یِم کینٛہہ پلیر یِمو کوٚر کرکٹ واریاہ زیادٕ پاپُلر تِکیٚازِ یُس نہٕ کرکٹ گِندان تہِ اوس کہینۍ یا وٕچھان تہِ اوس کہینۍ ییٚلہِ یِمو وچھ کشمیٖرٕکۍ نٮ۪بر گژھان کرکٹ گِندنہِ سِلیکٹ گژھان یِمو تہِ لوگ وۄن کرکٹ ہٮ۪چھُن یا وچھُ تِکیٚازِ یِم گٔے واریاہ زیادٕ انسپایر باقین کرکٹرن نِش مگر مےٚ اوس گۄڈٕ پٮ۪ٹھے شوق کرکٹ گِندنُک تہِ وچھنُکھ تہِ تہٕ روزِ تہِ مےٚ عمرِ تہِ کیٚاہ مےٚ چھُ کرکٹس سۭتۍ الگی لگاو خطرناکھ مےٚ چھُ مزٕ لگان کرکٹ گِندُن تہٕ کرکٹ وُچھُن